یُس ہسا سٲنِس سَقافَتَس منٛز اکھ اَہم پیشہٕ چھُ سُہ سا چھُ وٕنکیٚنَس قٲلیٖن کٲم چھِ آرِ کٲم چھِ نَکٲشی کٲم چھِ سٔژنہِ کٲم چھِ بینیان وونٕنۍ کٲم چھِ گوڈٕنیتھ اَگر ہسا أسۍ وٕچھو یُس ہسا یِم کامہِ آسہٕ برونہہ کالہِ ہسا آسہٕ یِم واریاہ اَصٕل چلان اَگر ہسا أسۍ تَمہِ بنِسبطہٕ ؤنکیٚنَس وٕچھو ؤنکیٚنَس نسا چھِنہٕ یِم تِژھٕ چلان کیٚنہہ تکیازِ یِم ہسا لوٗکھ چھِ وٕنکینَس ہسا چھِ پرٮ۪تھ کُنہِ چیٖزٕ یُس تِلہٕ ٹیٖن آز برونہہ زٕ ترے ؤری اوس یِوان ساسس رۄپیس یا پانٛژَن ہَتن سُہ تِلہٕ ٹیٖن ہسا چھُ ؤنکیٚنَس یِوان اَٹھووُہ شَتھ پٔنژٕھ شَتھ اَگر ہسا أسۍ وٕنکینَس وٕچھو اِنسان اَگر دۄہَس فردِ بیٚہِہِ تویتہِ ہیٚکہِ سُہ رۄپییہِ ہَتھ یا زٕ ہَتھ زیٖنِتھ وۄنۍ اَگر اِنسان اَتھ فردِ بیہہِ نہٕ کِہینۍ صُبحٲے وَتھِ شامَن گژھِ دۄہَس گژھِ موزوٗر شامَن ییٚلہِ سُہ ییہِ تہٕ تورٕ ہسا چھُ سُہ تَقرییٖبَن ٲٹھ شَتھ رۄپییہِ اَنان یِہوے وَجہہ ہسا چھُ یہِ زِ اِنسانَس ہسا اِنسان چھُ وٕنکینَس وٕچھان بہٕ کِتھ پٲٹھۍ پَنُن پالہٕ پَنُن عیال اَگر أسۍ وٕچھو یِم ہسا یِم سانہِ کامہِ آسہٕ سَقافٔتی کامہِ آسہٕ سَقافٔتی پیشہٕ اوس سون اَتھ نسا تھٲو نہٕ ؤکیٚنس نسا چھِ اَنان اَتھ تیُتھ باو کِہینۍ نہٕ اَگر أسۍ وٕچھو أسۍ ٲسۍ برونہہ کالہِ وونان بٔنیان اَتھٕ سۭتۍ سۄ بٔنیان ٲسۍ أسۍ پَتہٕ کٕنان باہ شَتھ تٔروہ شَتھ ژۄدہ شَتھ سۄے بٔنیان چھِ یِوان ؤنکیٚنَس بازرَس منٛز یۄس ہسا مِشیٖن چھِ آسان ؤنۍمٕژ سۄ بٔنیان چھےٚ پَتہٕ تَتہِ گژھان شے ہَتھ شیٚے ہَتھ یا سَتھ ہَتھ پَتہٕ ہسا چھِ لوٗکھ زیادٕ تر تُکنُے گژھان یُس تٔمَن کَم دامَن منٛز پیوان چھِ بیٚیہِ کیاہ ٲسۍ أسۍ کران کٲم برونہہ کالہِ ییٚلہِ تِلہٕ کٲم ٲس آسان کَرٕنۍ یا آرِ کٲم ٲسۍ آسان کَرٕنۍ أسۍ ٲسۍ نِوان کٲنسہِ نِش یا دِ اَسہِ تِلہٕ کٲم کٔرِتھ نتہٕ دِ یَتھ اَسہِ آرِ کٲم کٔرِتھ تَمہِ سۭتۍ کیاہ حظ اوس گژھان تہِ یۄس ہسا اَتھٕ کٲم ٲس آسان سۄ ہسا ٲس آسان واریاہ سجوٕنۍ آسان بیٚیہِ کیاہ اوس أمِس فٲیدٕ آسان أمِس کَرَن وٲلِس یہِ اوس ہُراوان پھیرنَس سَتھ ہَتھ ٲٹھ شَتھ پرٮ۪تھ کُنہِ کامہِ ہسا آیہِ ؤنکینَس مِشیٖن یۄس ہسا مِشیٖن چھِ تٔمی ہسا کٔرۍ یم سٲری مطلب کہِ یِم سٲنۍ پیشہٕ چھِ یِم ہسا گے پَتھ تِکیازِ یِم ہسا اکھ پیشاوَر اوس یُس ہسا تٔمۍ سُنٛد یہِ مطلب یِم پیشہٕ اَتھ ہسا آیہِ واریاہ اَمیُک یۄس یہِ ریٹ چھِ یہِ ہسا آیہِ وریاہ کَم کرنہٕ مےٚ اِنسانَس نسا چھُنہٕ تیُتھ فٲیدٕ ؤنکیٚنَس کِہینۍ نہٕ مَگر اکھ کٲم ہسا چھِ اَتھ منٛز ؤنکیٚنس اَصٕل چلان سۄ ہسا گے پَشمیٖن کٲم یۄس ہسا یہِ پَشمیٖن کٲم چھِ گۄڈٕنیتھے چھِ یہِ واریاہ سَخٔت بیٚیہِ ہسا چھِ اِنسانَس مطلب کہِ اَگر وٕچھو تٔمۍ سٔندین یِمن أچھَن پٮ۪ٹھ ہسا چھِ پیوان واریاہ مُظر اَثرات تِکیازِ یُس ہسا یہِ پَشمیٖن چھُ آسان یہِ ہسا چھُ آسان واریاہ نِچَن نِچَن تارَن ہُند یِم تارٕ مےٚ باسان سانہِ مَس والہٕ کھۄتہٕ تہِ زٲوجہِ چھِ آسان تِمو سۭتۍ کیاہ چھُ گژھان تَمہِ سۭتۍ ہسا چھُ پیوان اِنسان سٔندِس ہَتھ پٮ۪ٹھ ہسا چھُ پیوان بُرٕ اَثر بیٚیہِ اَگر أسۍ وٕچھو اِنسانَن کیازِ ترٲوۍ یِم کامی پانٕے اَتھٕ منٛزٕے کیاہ وَجہہ اوس وجہہ ہسا اوس یہِ زِ یوٚت پرٮ۪تھ کُنہِ کارَس ہسا آیہِ ؤنکیٚنَس مِشیٖن مِشیٖنہِ کیاہ کوٚر مِشیٖنہِ ہسا کوٚر اَمیُک کام اَمہِ کامہِ ہُند دام یُس ہسا چھُ سُہ ہسا کوٚر مِشیٖنہِ واریاہ نَرٕم ؤنکیٚنَس نہ سا چھِنہٕ اِنسانَس اَتھ منٛز مِلان تیُتھ باو کِہینۍ یُتھ مِشیٖن وَرٲے اَتھ مِلان اوس یۄس ہسا مِشیٖن چھِ مِشیٖن چھِ گۄڈٕنیتھ کران گَنٹَن ہنز کٲم مِنٹَس منٛز اِنسان اوس دِوان تَتھ سۭتۍ دہ دۄہ دَہن دۄہَن منٛز اوس سُہ توہتہِ زینان رۄپِیَس پانٛژھ شیٚے ساس وۄنۍ ییٚلہِ مِشیٖن آیہِ مِشیٲن دیُت مِشیٖن دِتۍ اَتھ کامہِ سۭتۍ واریاہ کَم کال ہُم چھِ پَتہٕ زِ دَپان اکھ چھِ کٲم تہِ گژھان کَم بیٚیہِ چھُ پونسہٕ تہِ گژھان کَم تَوے ہسا ترٲو اِنسانن وۄنۍ یہِ چھِ وۄنۍ زیادٕ مِشیٖنٕے چَلاوان